نہَ مےٚ چھَنہٕ کٕہیٖنٛۍ تہٕ بیٚنہِ بہٕ چھَس کُنی بیٚنہِ بیٚیہٕ چھُ مےٚ اَکھ بوے مگر یُس میٛون بوے چھُ سو تہِ چھُ ماتامال آسان أسۍ چھِ سُہ تہٕ بہٕ واریاہ سپریٹ أسۍ چھِ دوٗر واریاہ روزان بہٕ چھَس روزان گامَس منز سُہ چھُ روزان شہرس منٛز مےٚ چھُنہٕ تیٛوٗتاہ وقت گُذورمُت پنٕنس بٲیس سٍتۍ کِہیٖنٛۍ نہٕ کیٛازِ کہٕ سُہ چھُ بچپن پیٹھ تٔتھۍ بِیٚنہٕ تہِ چھَنہٕ مےٚ کِہیٖنٛۍ مےٚ چھِ پِتٕر بیٚنہِ وِٕتٕر بیٚنہِ چھِ مےٚ یِمن سٍتۍ بہٕ ٲسٕس وقت گُذاران مےٚ اوس مزٕ دِوان واریاہ کیٛازِکہِ اَگر نہٕ مےٚ کیٚنٛہہ چیز اوس نہٕ آسان بہٕ آسٕس ہٮ۪وان تٔمۍسٕے وُنہِ تہِ چھَس بہٕ تٔمۍسٕے ہٮ۪وان منٛزٕمنٛزٕ چیز یُس مےٚ ضروٗرت چھُ آسان باقٕے چھَس نہٕ بہٕ اگر بیٚیہِ زانہٕ نہٕ بہٕ گرِ تہِ نیرُن کیٚنٛہہ تِکیٛازِ أسۍ چھِنہٕ سُہ چھِنہٕ مےٚ دِوان اورٕ یورٕ نیرنہٕ کیٚنٛہہ بہٕ چھَس پَنُن اَصٕل ٹایم تٔمۍسٕے سٍتۍ سُپٮ۪نٛڈ کَران مےٚ چھُ خوش کَران تٔمِس سٍتۍ روزُن مےٚ چھِ واریاہ زیادٕ مزٕ تہِ یوان تٔمِس سٍتۍ سۅ چھِ واریاہ جوکری سۅ چھِ جوک کَران پتہٕ چھِ اَسہِ مزٕ ٖیوان أسۍ چھِ ایکوٹے کھٮ۪ن چٮ۪ن کھٮ۪وان بیٚیہِ چھِ أسۍ پارٹی بناوان بیٚیہِ چھِ أسۍ پلو تہِ اَنان کِہیٖنٛۍ أسۍ چھِ سیٚم ڈریس لاگان اگر کُنہِ جایہِ فنکشن چھِ آسان اَسہِ چھُ مزٕ یوان مگر کُنہِ وِزِ چھَنہٕ سۅ مہٕ دیوانٕے پَنُن چیٖز کیٚنٛہہ سۅ چھِ دپان بہٕ گژھٕ چانہِ کھۅتہٕ زیادٕ تہِ اَصٕل باسٕنۍ